فسٹہٕ آف آل چھس نہٕ بہٕ کانٛہہ تہِ کُکِنگ شووُک مَطلَب وُچھان چھ چاہے سُہ ٹی وی شو ٹی وی یَس پٮ۪ٹھ ہا یوٹیوبَس پٮ۪ٹھ ہا ویڈیوزَن پٮ۪ٹھ ہا ہاں یوٹیوبَس پٮ۪ٹھ چھس بہٕ کُنہ کُنہ کانٛہہ ویڈیو وُچھان مَطلَب یِم کہِ وَارِیاہ اَصٕل اَصٕل ریٚسپی چھ بَناوان تہٕ زیادٕ تَر چھس بہٕ پَننے دِماگہٕ بَناوان یہِ چھ سیٚودٕے کَتھا کہِ یِم اَسہِ ٹی وی یَس پٮ۪ٹھ چھ ہاوان یوٹیوب کِنۍ چھِ ہاوان ویڈیوزَن منٛز چھ وُچھان تہٕ تِم تہِ چھ تتھے پٲٹھۍ پَتہِ چھ تمے ویڈیو کھالان تہٕ مَطلَب اِنسانَس پَننہِ دِماگہ بَناوان ییٚلہِ أسۍ وَارِیاہ وِجِٹیبلٕز ایٚڈ کَرو وارِیاہ مَسالہ ایٚڈ کَرو تِمَن منٛز کہِ پانَے چھِ وَارِیاہ کیٚنٛہہ اَصٕل اَصٕل ریٚسپی بَناونہِ چھ اِنسانَس پانَس تانۍ دٮ۪ماگَس منٛز سونٛچو بہٕ کُس فرو مَطلَب سَبزی کَرٕ ایٚڈ کِتھ پٲٹھۍ کیاہ کَر یِم زٕ کَرَکھ بہٕ مِکٕس فار ایٚکزامپٕل مےٚ بَنہِ کیٚنٛہہ ریٚسپی پَتہِ کَرٕ بہٕ یِتھ پٲٹھۍ یہِ چھِ پانَس تانۍ یِتھَے پٲٹھۍ چھِ مَطلَب بہٕ نِمہٕ فار ایٚکزامپٕل ٹھولٕچ أسۍ چھِ ٹھول کَران اَگَر سیٚمپٕلۍ أسۍ چھِ آملیٹ بَناوان بہٕ وَنہٕ پَنٕنۍ کتھ ییٚلہِ بہٕ چھس ٹھول بَناوان بہٕ چھس تَتھ گَنٛڈٕ تہِ ایٚڈ کَران بہٕ چھس تَتھ ٲلوٕ تہِ ایٚڈ کَران مَطلَب مِشینہِ پٮ۪ٹھ کٔرِتھ مِکٕس یہِ کَٹ کٔرِتھ مِشینہِ سۭتۍ پَتہِ چھس بہٕ تَتھ واریاہ مَسالہٕ تہِ ایٚڈ کَران سُہ چھ وَارِیاہ اَصٕل بَنان مَطلَب یہِ گوٚو معمولی ٹھول اَکھ یِتھے پٲٹھۍ گَژھہِ اِنسان پَنہِ دٮ۪ماگہ یہِ تَس پَننس دٮ۪ماگَس منٛز یِیہِ سُہ ہیٚکہِ کانٛہہ تہِ وارِیاہ اَسہِ اصٕل ریٚسپی بَنٲیِتھ تہٕ باقٕے گوٚو ٹی وِیو پٮ۪ٹھ یوٹِیوبو پٮ۪ٹھ چھس نہٕ بہٕ وُچھان کیٚنٛہہ زیادٕ تَر تہٕ منٛزٕ منٛزٕ چھُم وُچھمُت زیادٕ چھس نہٕ وُچھان کیٚنٛہہ